اسہِ انیٛاو دُکان خٲطرِ فرٛج یُس نہٕ اسہِ ٲں اصٕل درٛاو کیٚنٛہہ تتھ منٛز تھایاو اسہِ جیٛوٗس ووٗس تتھ آو واریاہ زیادٕ مکٕر مُکُر مُشک سُہ سمبھول اسہِ ؤرۍ یس ؤرۍ یس گوٚو نہٕ سُہ ٹھیٖک کِہیٖنۍ تہِ اسہِ أنۍ تٔمۍ واریاہ زیادٕ سختی ییٚمہِ سان سۭتۍ زن اسہِ دُکانس تہِ واریاہ زیادٕ نۄقصان گوٚو تَمہِ سۭتۍ تِکیٛازِ جیٛوٗس اوس نہٕ تتھ منٛز نے تھاونہٕ یِوان کیٚنٛہہ تتھ اوس مُشُک پھیران اسہِ اسہِ گٔے واریاہ زیادٕ تنٛگی تَمہِ تِمن دۄہن یِمن دۄہن اسہِ ہُہ یِمن دۄہن اسہِ سُہ فرِج چھُ اوٚنمُت اسہِ تھوو تتھ منٛز جیٛوٗس ووٗس ٹھوٗل ٲسۍ تھاوان یِم زن خراب ٲسۍ سٲری گَژھان بیٚیہِ اَنیٛاو اسہِ فرٛجا فرٛیٖزر فرٛیٖزر سُہ تہِ درٛاو نہٕ اصٕل کِہیٖنۍ تہِ زٕ ؤری گٔے تَنہٕ یَنہٕ سُہ اوٚنمُت چھُ سُہ چھُنہٕ اکہِ دۄہ تہِ ٹھیٖک آسان تَتہِ چھِ دۄہے تتھ منٛز چھِ دۄہے خرٲبی یِوان تتھ منٛز تھایاے اسہِ اسہِ تھایاو تتھ منٛز آیس کرٛیٖم واریاہ زیادٕ درٛوٚگۍ یِم زن خراب گٔے یِم یگلان ٲسۍ بیٚیہِ تِم سُہ اوس اسہِ اوس نہٕ فِکری تران اتھ زِ اتھ دلیٖل کیٛاہ چھِ یُس زن وارہ زیادٕ درٛوٚگ چھُ اسہِ اوٚنمُت تتھ ٲس ہمیشہ اسہِ ہمیشہ خرٲبی یِوان أسۍ ٲسۍ ہمیشہ ہوٚمہِ زٕ ؤری وٲتۍ اسہِ سُہ سمبھالان سُہ اوس نہٕ سمبھالنہٕ یِوان کیٚنٛہہ سُہ چھُ وُنہِ تہِ خراب گَژھان وُنہِ تہِ چھِ تتھ پیٚوان اسہِ وارہ زیادٕ محنت کَرٕنۍ تِکیٛازِ تٔمۍ کوٚر تٔمۍ تہِ کوٚر واریاہ زیادٕ نۄقصان سٲنِس دُکانس ییٚمہِ کِنۍ زن آیس کریٖم ٲس یگلان یِم درٛوٚگۍ ٲسۍ آیس کرٛیٖم یِوان یُس فرٛیٖزر درٛوٚگ آو سُہ اوس نہٕ اصٕل پرٛوڈکٹہٕ کیٚنٛہہ اصٕل کمپٔنی ہُنٛد اصٕل پرٛوڈکٹہٕ کِہیٖنۍ تہِ اسہِ أنۍ تٔمۍ وارہ سختی تِمن دۄہن اسہِ پیٛو واریاہ زیادٕ نۄقصان اُٹھاوُن آیِس کرٛیٖم گٔے واریاہ زیادٕ خراب یگلے ییٚمہِ کِنۍ زن واریاہ زیادٕ نۄقصان گوٚو اسہِ اسہِ چھَنہٕ پتہ زِ تتھ کیٛاہ اوس گَژھان أسۍ ٲسۍ اَنان میٚکنِک دۄہے سمبھالنہٕ خٲطرٕ سُہ اوس دَپان ٹھیٖک گوٚو مگر پتہٕ اوس نہٕ ٹھیٖک گَژھان سُہ کِہیٖنۍ تہِ اسہِ آیہِ واریاہ زیادٕ سختی تِمن دۄہن